ہیٚلو اَسَلامُ علیکُم تُہۍ چھُو حظ طلاق ڈرٛے فرٛوٗٹٕز اَسہِ چھِ حظ نہ خانٛدَر نا اَسہِ چھُ ریٚتھٕے اَسہِ چھِ ڈرٛے فرٛوٗٹ ضروٗرَت تۄہہِ کیٛاہ کیٛاہ ویرایٹی چھَو یِوان مےٚ چھِ واریاہ ناو بوٗزمُت تُہُنٛد کہِ تۄہہِ مَنٛز تۄہہِ چھُ واریاہ اَصٕل ڈرٛے فرٛوٗٹٕز آسان دُکانَس پیٚٹھ کٕنٕنۍ آ نہ حظ تہِ چھِ سارِوٕے سارِوٕے منٛز ضروٗرَت تُہۍ ؤنۍتَو مےٚ کاجوٗ کِلوٗ کٔہۍ گژھان اچھا ٹھیٖک ہُہ بادام کِلوٗ اچھا تُہۍ یہِ تُہۍ یہِ مےٚ چھِ تُہٕنٛدِ دُکانٕکۍ واریاہ ناو بوٗزمٕتۍ ہُہ بۄٹہٕ ژیرٕ بۄٹہٕ ژیرٕ کٔہۍ گژھان پانٛژھ ہَتھ ہا اچھا تُہۍ چھُو پیکِنٛگ ویکِنٛگ کَران أتۍتھٕے نا حظ وۅنۍ زَن یِمہٕ ہاو وۅنۍ زَن دِمہٕ ہاو اَتہِ نظر وۅنۍ زَن دِمہٕ ہاو أسۍ پا وۅنۍ زن دِمہٕ ہاو أسۍ نظر پانہٕ تہِ مُختلف قٕسمٕکۍ کیٛاہ کیٛاہ چھُ یِوان ویرایٹی کیٛاہ چھَ یِوان تۄہہِ چھُو حظ تِم ہُم تِم کِوِی چھُوا تۄہہِ میلَن کِوِی تِم ڈرٛے فرٛوٗٹَس منٛز کِوِی آسان چھِ اچھا ٹھیٖک آچھا نہ حظ اَسہِ کوٚتتَھ چھُ یُن اچھا اچھا اچھا ٹھیٖک اہَن ٹھیٖک ٹھیٖک تُہۍ چھُو تُہۍ چھُو سورُے کیٚنٛہہ ڈرٛے فرٛوٗٹ کران سَپلاے نا تُہۍ چھُوا ہوٗم ڈِلؤری تہِ کَران اچھا ٹھیٖک ٹھیٖک نا حظ اَسہِ چھُ ہُتھ منٛز تہِ اَسہِ چھُ سماوارَس منٛز تہِ بَرُن ڈرٛے فرٛوٗٹ اَسہِ چھُ ہُتھٕ پٲٹھۍ تہِ ژڈِ منٛز ضروٗرَت ڈرٛے فرٛوٗٹ اچھا نا حظ أسۍ ہے أسۍ ہے یِمو اور اَسۍ ہے چھِ یُن اور تُہۍ تُہۍ کٔرۍتو مےٚ پَتہٕ تَمہِ ساتہٕ لوکیٚشن حظ میٛون نمبر سیو یہِ حظ یہِ تُہۍ بہٕ کَرٕہو تۄہہِ فون تہٕ پَتہٕ وُچھٕ کُنہِ ساتہٕ ما چھِ تُلَن پَتہٕ فون مطلب ییٚلہِ اَن نوٚن پیٚٹھ چھِ یِوان تی تی ٹھیٖک چھُ تُہۍ وٲتۍ کٔرۍزیو یَتھ کیٛاہ وَنان ہُہ تُہۍ تھٔےزیٚو سون آرڈَر بیٚیہِ کَنفٲرٕم کٔرِتھ بہٕ یِمہٕ پانَے اور ٹھیٖک چھا تُہۍ تھٔیِو اچھا ٹھیٖک چلو تیٚلہِ یِمو أسۍ اوٗرۍ أسۍ کَرو أتی کَنفٲرٕم ٹھیٖک چھا اَچھ اچھا تُلِو بِہِو رۄبَس حوال تُلِو تُلِو